مےٚ چھُ اننومُت پیٖزا یُس مےٚ اَننوو کے ایف سی پٮ۪ٹھ مےٚ اَن کوٚر اَتھ آنلاِین کوٚر مےٚ پونٛسہٕ یِمَن پے تہٕ مےٚ ہَسا یُتھُے مےٚ کھوٗج کے ایٚف سی والیٚن سۭتۍ کَنٹیکٹ کوٚر مےٚ کھوج گوٚڈٕ وٮ۪بسایٹ ییٚمۍ ییٚمہِ پٮ۪ٹھ مےٚ یہِ آرڈَر اوس کوٚرمُت ییٚمہِ ایپلکیشنہِ تھرٛوٗ مےٚ یہِ آرڈَر اوس کوٚرمُت تہٕ بہٕ اوسُس یَژھان یہِ زانُن یُس مےٚ یِم پونٛسہٕ یِمَن ترٲمٕتۍ ٲس یُس مےٚ یہِ پِزا آرڈَر اوس کَرنومُت اَن منٛگنومُت اوس یِمَن ہیٚتھٕ تہٕ بہٕ اوس یہِ یَژھان زانُن میون یُس یہِ پونٛسہٕ چھُ یِمَن مےٚ یِم یِم چھے مےٚ سَکسیسفُل یِمَن گٔمٕتۍ کیٚنٛہہ تہٕ بہٕ گوٚوُس گۄڈٕ اَتھ ایمیزان ایپ پٮ۪ٹھ تہٕ تَتہِ کٔرٕم کٲم تَتہِ ہَسا کٔر مےٚ مےٚ کوٚر یہِ یُس یہِ آرڈَر اوس مےٚ کوٚرمُت یہِ پیٖزا تہٕ مےٚ وُچھ تَتہِ آ میون یُس یہِ پونٛسہٕ اوس یہِ سُہ ہَسا اوس سَکسیسفُل گوٚمُت تہٕ مےٚ اِتھ پٲٹھۍ ہَسا کوٚر مےٚ چَک تہٕ مےٚ چھِ سَکسیسفُلی پیمیٚنٹ گٔمٕژ